أسۍ ہیٚکو واریاہ واریاہو طریٖقو ایٚنوران پَنُن ماحول تہِ بَچٲیِتھ زٔمیٖن تہِ بَچٲیِتھ تہٕ باغبٲنی تہِ اصٕل پٲٹھۍ کٔرِتھ گۄڈنِچی کَتھ آب چھُ اسہِ بَچاوُن بےٚ درٕد چھُنہٕ آب دیٛن دٲرِتھ پارکہِ کیٚنٛہہ نَلکہٕ تھاوُن لٲگِتھ نَلکہٕ آب نَہ اگر أسۍ رُدٕ وار رُدٕ آبہٕ خٲطرٕ بَناوو أتھۍ پارکہِ سایڈَس منٛز اَکھ کھۄڈ ہنا تٔتھۍ منٛز کَرو آب جمع یا یۄس زَن مےٚ ووٚن کھاد یا سَبزی وَبزی دِمو نہٕ نیٚبر ژھۄٹھ دٲرِتھ کیٚنٛہہ اَتھ بَناوو پاہ سُہ ترٛاوو کُلیٚن ڈِزاین بَناوو اَمہِ باغُک تَمہِ اَنٛداز کہِ یہِ یُس زن رودٕ آب چھُ سُہ آسہِ سورُے أکسٕے جایہِ جمع گژھان یا کانٛہہ کیٚمِکٕل وغیرہ یِم زَن ییٚمہِ سۭتۍ ٲلوٗدگی چھِ ماحولَس گژھان تِم کَرو نہٕ یہِ استعمال کیٚنٛہہ